ہیٚلو مُنیٖب دٔسِل چھُو حظ تُہۍ ؤنۍ تَو مےٚ گۄڈٕ تۄہہِ کٔمۍ چھَو تۅہہِ کٔمۍ چھُنَو یہِ دٔسِل کٲم ہیٚچھنٲومٕژ اگر اگر حظ تُہۍ راتھ اگر تۄہہِ دوٚپُو أسۍ أسۍ کرو نہٕ دۄہ پٲٹھۍ کٲم کیٚنٛہہ أسۍ رَٹو ٹھیکٕے أسۍ کرو اَصٕل کٲم أسۍ کرو نہٕ بانٛبٕر کِہیٖنٛۍ تۄہہِ کیٛازِ چھُو یِم پِلَر غلط کھالمٕتۍ مےٚ آیے یِکیٛاہ بیٛاکھ وۅستہٕ وُنکیٚس نظرِ یہِ چھِ دپان ژےٚ چھِی نہٕ پِلرٕے سیٚود کھالمٕتۍ اَتھ چھِنہٕ لیولٕے نیران راتھ ٲسِو نا تُہۍ ییٚتہِ ییٚتہِ ٲسِو نا تُہۍ راج باغ راتھ کامہِ یُس حظ تِم دُکان ژور ٲس کھالٕنۍ آ أسۍ چھِ عُمر صٲب عُمر صٲب چھِ أسۍ تُہۍ تُہۍ ؤنِو حظ مےٚ تۄہہِ کیٛازِ چھَو یہِ غلط کٲم اہَن اگر نہٕ حظ تۅہہِ تگان چھُو تُہۍ کیٛازِ چھُو بازَر نیران تۄہہِ چھَو پیٚٹھٕ پَییی سریٖنگر یِیٚتہِ ما چلیو وُچھِ حظ وُچھ حظ اگر مےٚ اگر مےٚ اگر مےٚ انٛدر اہَن حظ تُہۍ ٲسِو نا حظ اَسہِ پانہٕ کامہِ تۄہہِ ووٚنوٕ نا حظ اوترٕ بہٕ کرٕ پانَے ہیٚر تۅہہِ تۄہہِ دوٚپوٕ نا مےٚ ژرٛاٹہٕ بوج اگر سوٗزہوُکھ تہِ مگر پانہٕ گٔژھِو أتی روزٕنۍ تۄہہِ کیٛازِ کوٚروٕ یِتھٕے پٲٹھۍ یہِ کٲم نہٕ وُچھو حظ وُچھو حظ بہٕ وَنَو اکھ کَتھ وُچھو ییٚلہِ تۄہہِ ییٚلہِ تۄہہِ ہَتھ ییٚلہِ تۄہہِ ہَتھ کامہِ آیوٕ نا تُہۍ چھُو نہٕ پتہٕ بیٚیِس سَنٲنی ییٚلہِ تۄہہِ ہَتھ کامہِ آیِوٕ تُہۍ چھُو نہٕ بیٚیِس کامہِ سَنٲنی پتہٕ تُہۍ چھُو دپان وۅلہٕ ژےٚ رٔٹِتھ نا حظ پۄنٛسہٕ گۄڈٕنیٚتھٕے پۄنٛسہٕ رٔٹِتھ نا حظ ژےٚ گۄڈنیٚتھٕے ہے نہَ نہَ یہِ نہَ یہِ نہَ چھَنہٕ یہِ ٹینٛشَن نہَ حظ وَن حظ مےٚ اوس مکان بناوُن یِم دُکان حظ یم بَنن حظ بار بار وُچھ حظ اگر نہَ نہَ ژٕ بوز حظ ژٕ بوز حظ اگر حظ اگر حظ اگر حظ میٚژِ ہٕنٛز کٲم آسہِ ہَے بہٕ مانہٕ ہا بہٕ ژھُنہٕ ہا وٲلِتھ پگہٕ ہے مگر اَتھ حظ چھِ وُنکیٚنَس سیٖمنٹ اَتھ چھِ مےٚ امبوٗجا سیٖمنٹ لوگمُت وُچھِ حظ یہِ ما یہِ ما چھِ یہِ ما چھِ وُچھ حظ یہِ ما یہِ ما چھِ معٲفی ہٕنٛز کَتھ یہِ ما چھِ معٲفی ہٕنٛز کَتھ یہِ حظ بنیٛاو اَکہِ لَٹہِ یہِ ما حظ یُس بار بار یِیہٕ سُہ دَپہِ ژےٚ چھُے یہِ کوٚرمُت سُہ کیٛاہ مانہِ مےٚ یہِ وُچھُوتۅہہِ کیٛاہ اَکھ مِنٛٹ اَکھ مِنٛٹ حظ اَکھ مِنٛٹ حظ مےٚ کوٚرمَو تۄہہِ اوترٕ کَتھ مےٚ دوٚپمَو تُہۍ چھُوا حظ ٹھیٖک تۄہہِ دوٚپوٕ تَمہِ ساتہٕ تہِ دوٚپوٕ تۄہہِ مےٚ چھِ پٕنٛژٕہ ؤری ایٚکٕسپرِیٖنٕس گوٚو مےٚ کوٚر چٲنِس ایٚکٕسپِریٖنٕسس پیٚٹھ بھروٗسہٕ مگر یہِ ما حظ چھُ پتہٕ آسان کَرُن نہَ یہِ چھُ وُچھ حظ وُچھ حظ بہٕ وَنے ژےٚ اکھ کَتھ بہٕ چھُس نہٕ گۄڈٕ چھُس نہٕ بہٕ چھُس نہٕ معٲفی دِنہٕ وول کانٛہہ ہُو نَفرٕے مگر بہٕ چھُس ونان تۄہہِ کیٛازِ کوٚروٕ یہِ کٲم وُچھُو حظ وُچھُو حظ اگر تۄہہِ تۄہہِ ووٚنمَو مےٚ گۄڈٕنیٚتھٕے تۄہہِ سۭتۍ گَژھِ نہٕ کُنے کَمپرٛومٲیِز بتہٕ دیُتمَو تۄہہِ مےٚ پَنُن ریٹ دِژمَو تۄہہِ مےٚ ایٚکٕسٹرٛا دِژمَو حظ تۄہہِ ما حظ اوسسَو بہٕ دپان تُہۍ چھُو وار وار کٲم کران یا ہُو کوٚروٕ غلط کوٚروٕ یَتِتھ مےٚ دوٚپمَو لاسٹٕس کرو بہٕ فاینَل بہٕ دیٛاوناہو اَتھ نظر بہٕ وُچھٕ گۄڈٕ ٹھیٖک چھا تُہۍ کٔرِِو حظ کٲم تُہۍ کٔرِو کٲم فورِی طور تُہۍ وٲتِو پگاہ یوٗر بہٕ کرٕ تۄہہِ سۭتۍ برٛونٛہہ کَنہِ کَتھ پہ پگاہ حظ پگاہ دۄہَس منٛز گٔژھِو ژورِ بجہِ تام گٔژھِو تُہۍ مےٚ نِش واتٕنۍ بہٕ دِمہٕ نظر کیٛاہ چھُو تۄہہِ ییٚتہِ پانہٕ تہِ مےٚ دِژ نہٕ وُنہِ پانہٕ نظر کیٚنٛہہ البتہٕ مےٚ ووٚن بٲے دوٚپُن یِتھٕ پاٹھۍ چھِ أمۍ کوٚرمُت پگاہ حظ گٔژھِو تُہۍ یوٗر واتِنۍ بہٕ کرٕ تۄہے سۭتۍ ییٚتِی حِساب اَدٕ اَدٕ حظ السلامُ علیکُم